ہیٚلو وعلیکُم اَسلام آ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک آ آ بِلکُل

اہَن حظ آ بِلکُل تۄہہِ چھُو صحیح بوٗزمُت

آ ٹھیٖک چھُ مگر ٹایم ؤنِو ہاں بِلکُل بِلکُل تِمَن مےٚ تِم گژھن اینکوریٚج تہٕ میٛانہِ یِم اَمہِ آوازِ سۭتۍ یا یُس بہٕ تِمَن سُہ بٲتھ وَنہٕ تَمہِ سۭتۍ گَژھن تہِ واریاہ زیادٕ اینکوریٚج تُہۍ ؤنِو ٹایِم تۄہہِ کَمہِ دۄہ چھُو شادی مارگ ٹایِم کَمہِ ڈیٚٹہِ دۄہ او کے او کے ٹھیٖک چھُ ما بہٕ ہٮ۪کہٕ تَمہِ دۄہ یِتھ تَمہِ دۄہ چھَس بہٕ یہِ فرٛی آ بِلکُل بِلکُل بہٕ چھَس تَمہِ دۄہ فرٛی تَمہِ دۄہ چھَس بہٕ فرٛی تِمَن ہیٚکہٕ بہٕ یُس بَچَن پٮ۪ٹھٕے واریاہ سانٛگ چھِ بَچَن پٮ۪ٹھٕے تِمَن وَنہٕ بہٕ تَمہِ منٛز کانٛہہ سانٛگ یا پانہٕ تہِ ہٮ۪کہٕ بہٕ آ ڈِسایڈ کٔرِتھ کُس کانٛہہ آ مطلب اَصٕل سانٛگ ییٚمہِ سۭتۍ تِم اینکوریٚج گژھن یا تِم ہٮ۪کَن اینٹَرٹین کٔرِتھ تہٕ سُہ وَنہو تۄہہِ بہٕ پَتہٕ تَمے دۄہ نہَ نہَ نہَ أسۍ چھِ یوٗنیٖک گٮ۪وان یوٗنیٖک گرٛوٗپ تہِ گرٛوٗپ ییٚلہِ کُنہِ ساتہٕ چھُ آسان تیُتھ مطلب تہٕ پَتہٕ چھِ أسۍ تَمہِ وِزِ گرٛوٗپَس منٛز تہِ گٮ۪وان ہاں بِلکُل بِلکُل آ بِلکُل تُہۍ ہیٚکِو تَمہِ دۄہ تَمہِ دۄہ ہیٚکِو تُہۍ مےٚ تَمہِ وِز کال کٔرِتھ تہٕ بہٕ ہٮ۪کہٕ بہٕ یِمہٕ تَمہِ تَمہِ وِز کیٚنٛہہ چھُنہٕ تَمہِ وِز یِمہٕ بہٕ بِلکُل ٹھیٖک اَصٕل پٲٹھۍ شُکریہ